وعلیکُم اسَلام اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ ٹھیٖک آ بَس شُکُر خۄدایَس کُن تۄہے بوزنٲیِو تُہۍ چھِو ٹھیٖک آ بِلکُل بِلکُل اَہَن حظ اۭں اچھا ٹھیٖک ٹھیٖک ییٚلہِ تُہۍ وٲتِو نا سٲنِس بُٹیٖکَس پٮ۪ٹھ بہٕ ہاوو تۄہہِ بہٕ کَرو تۄہہِ اَکھ تہِ واٹسایپ اَسہِ کُس ڈِزایِن چھِ آز چھِ زیادٕ پاکِستانی وِیَر لَگاوان یا شارَٹ وِیَر چھُ لَگاوان یُس تُہۍ خۄش کٔرِو پانَس أسۍ بَناوو تۄہہِ تَمے حِساب اے شیپ چھِ بَناوان یا راوُنٛڈَس منٛز چھِ یِوان بَناونہٕ یہِ تُہۍ پَتہٕ پانَس باسیو ٹھیٖک أسۍ بَناوو تَمے اَتہِ گژھِ کَسٹمَر گوٚژھُن خۄش أسۍ چھِ تَمے حِساب تَعبِیہ دار تُہُنٛد آ اَدٕ تُہۍ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تُہۍ وٲتۍ زیٚو اَدٕ حظ چلو اسلام علیکُم اَدٕ حظ سلامُ علیکُم